أسۍ چھِ وَن وان یَتھ منٛز ٲسۍ آواز چھِ کَڑان گۄڈنؠتھٕے أسۍ وَنَو بِسمٮ۪ہ اللہ کٕیٚرِتھ ہِیوٚتۍ مٕے وَنٕوٗن صاہےٚ وَلٕے گَرٕ سونوٗ یےٚ